مےٚ ہَسا وٕچھ شارٕک ٹینٛک شو ہَسا وٕچھ مےٚ یوٗٹوٗبَس پؠٹھ اَتھ منٛز ہَسا چھِ بِزنس مین ژور آسان پَتہٕ حظ چھُ اورٕ یِوان واریاہ لٔڑکہٕ پَنُن بِزنس آیڈیا دِنہِ تِم حظ چھِ ییٚلہِ تِمن تِہُنٛد آیڈِیا کھَسہِ پَسنٛد تِم حظ چھِ پَتہٕ تِمَن پونٛسہٕ دِوَان بزنِس ترٛاونہٕ خٲطرٕ تِم حظ چھِ تِمَن پَتہٕ تِمَن پَنٕنۍ پونٛسہٕ دِوان تَمہِ حظ سۭتۍ ہَسا بَڑے مےٚ تہِ چاہَت مےٚ تہِ حظ ترٛوو بِزنس اَکھ مےٚ تہِ حظ چھُس دَوہ دَپ کار کَران پیشسایڈ کٲم وٕنکیٚس کَرَان مےٚ تہِ حظ چھُس وٕنکیٚن ماٹِویشَن کَرَان کُس دَوا لَگہِ کَمہِ ساتہٕ کُس دَوا لَگہِ کیٛاہ لَگہِ اسی لیے چھُس بہٕ باقین ہِندۍ نِش تہِ وَنان یہِ شوق گژھِ وٕچھُن اَمہِ سۭتۍ چھُ پَنٕنۍ چاہت بَڑان واریاہ چاہت بَڑے مےٚ بہٕ تہِ چھُس وٕنکؠن پَنٕنۍ الحمداللہ پَنٕنۍ بِزنس کران رۄپیہِ دۄہ پَنٕنہِ زینان واریاہ دَوا تہِ چھِ یِوان کُس کَمہِ ساتہٕ چھُ لَگٕنۍ سُہ تہِ چھُس بہٕ وَنان کٕتھ پٲٹھۍ چھُ لَگان سُہ تہِ چھُس بہٕ وَنان کیاہ سِکیب کمِچ یہِ کیاہ یہِ کُس فَنجہِ سایڈ آسہِ ضوٚرَتھ کمہِ ساتہٕ آسہِ ضوٚرَتھ کُس آسہِ کیاہ آسہِ سورُے ہَسا چھُس بہٕ وٕنکیٚن پَنٕنۍ امہِ ییٚمہِ شو سۭتۍ چھُس بہٕ ییٚلہِ مےٚ یہِ وٕچھ اَمے سۭتۍ بَڑے مےٚ تہِ چاہَت باقٕے حظ